ازۍکِس زَمانَس مَنٛز چھِ آب صاف کَرنہ خٲطرٕ أسۍ پیوٗرِفایَر اِستِعمال کَران جیسے کہ چھِ کنٹ چھِ واریاہ پیورِفایَر چھِ آسان یِمو سۭتۍ أسۍ أزیُک آب چھِ پیورِفاے کَران یُس یہِ آب چھِ یہِ چھُ آز واریاہ پُلوشَن ہیٚتھ اورٕ یِوان تَوَے چھِ اَسہِ پیوان ییٚتہ یہٕ پیورِفاے کَرُن تہ أزیُک آب چھُنہٕ آسان چیوٚن لایق تہِ کِہیٖنۍ تہ برونٛہہ اوس یُس برونٛہہ اوس آب آسان سہُ اوس گۄڈنِکے پیٚٹھ آسان تورے اصِل آب تَتھ اوس نہ تیوٗتاہ پُلوشَن آسان مَنٛز کِہیٖنۍ تہٕ بییٚہ ٲسۍ تِم نَٹٮ۪ن مَنٛز تھاوان تہ تِمَن تِمَن اوس پانے پیورِفاے گَژھان مَگَر آز چھِ پیٚوان آبَس ضوٚروٗری تہٕ ضوٚروٗری پیورِفایَر کانٛہہ نَتہٕ کانٛہہ لاگُن سُہ یوٚتام نہٕ أسۍ پیورِفایَر پیورِفاے کَرہون سُہ آب سُہ ہیٚکو نہٕ توٚتام أسۍ چٮ۪تھ کِہیٖنۍ یُس سُہ آب چھُ آسان سُہ گَژھِ چیوٚن ضوٚروٗری تہٕ ضوٚروٗری پیورِفاے کَرنہٕ تہٕ تمہِ نِش بَچو أسۍ سُہ بَچایہِ اَسہِ بیٚمارٮ۪و نِش تہِ واریاہ بیٚیہِ یُس آب سُہ ہیو آب چھُ آسان یُس یَتھ مَنٛز پیورِفاے چھ گَژھان سُہ چھُ اَسہ واریَہَو طٔریٖقَو مَدَد تہِ دِوان سُہ چھُ اَسہِ جیسے کہِ باڈی مَنٛز واریاہ کیٚمِکَل یِمو یِمو دِوان یِمو سۭتۍ أسۍ واریاہ مَدَد چھِ گَژھان یُس اَکھ پیورِفایَر چھُ آسان یہِ چھ اَتھ یہِ چھ آسان کیٚمِکَلَن ہُنٛد بَنیوٚومُت اَگَر أسۍ اَتھ مَنٛز تراوان چھِ آب پُلوشَن دار یہِ چھُ اَسہِ دِوان آب صاف کٔرِتھ تہ پتہٕ چھُ سُہ آب گَژھان چیوٚن لایَق یُس کیاہ وَنان تَتھ آب چھُ اورٕ یِوان سہُ چھُ آسان واریاہ پُلوشَن دار تہ برونٛہہ کالہ یُس آب اوس آسان سُہ اوس واریاہ اَصٕل آسان تاب حال آز کھوتہٕ تہٕ یُس آب ٲسۍ أسۍ تھاوان سُہ ٲسۍ تھاوان نٔٹِس مَنٛز تمہِ سۭتۍ تہِ اوس سُہ پیورِفاے گَژھان تہٕ سُہ اوس نہٕ پیٚوان پیورِفاے کَرنِچ ضوٚرَتھ اوس نہٕ سُہ پیٚوان کِہیٖنۍ تہٕ سُہ ٲسۍ أسۍ چٮ۪وان تمہِ سۭتۍ تہِ اوس اَصٕل اَسہِ صحتَس فَ صحت روزان صحتَس اوس نہِ کانٛہہ تہِ نۄقصان واتان کِہیٖنۍ مَگَر یُس اَز آب چھُ تمہِ سۭتۍ چھِ واریاہ نۄقصان واتان صحتَس اَگَر أسۍ یِتھے پٲٹھۍ چٮ۪مو آب چٮ۪نہٕ سُہ ہیوٗ آب چٮ۪نہٕ بر برونٛہہ چھُ سُہ ضوٚروٗری پیورِفاے کَرُن تہ آز چھِ آسان ہَر أکِس گَرَس مَنٛز پیورِفایَر موجود سُہ پیورِفایَر چھُ پیٚوان اَسہ ضوٚروٗری دُکان پیٚٹھ پونٛسَن اَنُن تہٕ أزۍکہِ زَمان گوٚو وۄنۍ واریاہ مُشکِل یِتھے پٲٹھۍ آب چیوٚن تکیازِ اَتھ مَنٛز چھُ واریاہ گَنٛدگی آسان تہٕ پُلوشَن آسان یِمو سۭتۍ سانہِ بوڈی ہیٚکہِ نۄقصان وٲتِتھ تہٕ تَوَے چھُ پیٚوان یہِ آب کَرُن پیورِفاے پیورِفایَر چھِ أزۍکِس دورَس مَنٛز اَکھ اَہَم رول اَدا کَران أکسی أکِس اِنسان سٕنٛز زِندَگی مَنٛز تہٕ برونٛہہ کالہِ اوس نہٕ پیٚوان یہٕ پیورِفاے کَرُن یہِ آب کِہیٖنۍ تکیازِ یُس آب اوس سہُ اوس تورے یِوان شوٚد تہٕ اَصٕل اَگَر سُہ اِنسان چیٚیہے تمہِ سۭتۍ واتہِ ہے نہٕ تمِس کہٕنۍ تہِ نۄقصان مَگَر یُس آز آب چھُ سُہ چھُنہٕ اورٕ یِوان تیوٗتاہ ٹھیٖک کِہیٖنۍ سُہ چھُ پیٚوان اَز گَرٕ واتنٲیِتھ ضوٚروٗری پیورِفاے کَرُن تہٕ پَتہٕ چیوٚن تمہِ سۭتۍ چھِ اَسہِ سانہٕ بوڈی بَرابَد نیوٹریَنٹس مِلان تہٕ بیٚیہِ یُس آب چھُ آسان سُہ چھُ أکِس اِنسانَس خٲطرٕ روز مَرَہ زِندگی گُزارنہٕ خٲطرٕ ضروری تہٕ آبَس چھِ واریاہ فٲیدٕ جیسے کہِ اَگر نہٕ آب آسہِ اَگر نہٕ آب آسہِ أسۍ ہیٚکو نہٕ سران تہِ کٔرِتھ کِہیٖنۍ تہٕ آبہٕ سۭتۍ چھِ گَرِچ صَفٲیی تہِ یِوان کَرنہٕ جیسے کہِ گا گاڈٕ چھِ یِوان چھَلنہٕ جیسے کہِ سَبزی چھِ یِوان تمہِ سۭتۍ چھَلنہٕ واریاہ واریاہ کامہِ چھِ یِوان کَرنہٕ آب گَژھِ آسُن واریاہ اَصٕل تِمَن کامیٚن خٲطرٕ